وعلیکُم سَلام اَہَن حظ تُہۍ یِیِو حظ اوٗرۍ تُہۍ کٔرِو میٚنیجَرَس سۭتۍ کتھ پانے وُچھِو کیٛاہ چھُو تۄہہِ کَرُن ٹھیٖک حظ چھُ اَدٕ حظ